ہیٚلو وعلیکُم اَلسلام آ اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک ؤنِو آ آ اَچھا لووَر بیک ایک چھُو تۄہہِ ٹھیٖک اَچھا اَچھا ٹھیٖک ٹھیٖک ٹھیٖک تۄہہِ کیٛاہ چھُو ناو کیٛاہ ووٚنوٕ تۄہہِ پَنُن اَمجِد سَر ایٚج کۭژاہ چھَو تۄہہِ ترٛےٚ وار شیٚے رٮ۪تھ برٛونٛہہ پٮ۪ٹھ چھُو تۄہہِ یہِ کَمپُلینٹ تہٕ تۄہہِ چھُو لووَر بیک ایک کَران تہٕ کیٛاہ اَمہِ برٛونٛہہ چھُوا تۄہہِ آ

اَچھا ٹھیٖک بیٚیہِ کانٛہہ ہِسٹرٛی تۄہہِ ما چھُو باسان جِم وَرٲے تۄہہِ کُنہِ ساتہٕ کیٚنٛہہ اَتھ سِٹرس آمُت مَثلاً سِٹرین یا تٮُ۪تھ کیٚنٛہہ لوٚگمُت ووٚگمُت ییٚمہِ سٍتۍ یہِ ڈِسلوکیٹ آسہِ گوٚومُت یا کیٚنٛہہ جِم جِم پَتہٕ وُنکٮ۪س چھِوا تُہۍ کَران جِم کران ٹھیٖک اَچھا ٹھیٖک میڈِکیشن کیٚنٛہہ دَوا اَچھا تُہۍ چھِو ہیوِی ویٹ ٲسۍمٕتۍ تُلان اَچھا ڈیڈ لِفٹَس منٛز ہٮ۪کہِ گٔژھِتھ یہِ ٹھیٖک ؤنکٮ۪س کیٚنٛہہ میڈِکیشن کیٚنٛہہ سَپلِمٮ۪نٹ دَوا وَوا وِٹامِن یا کیٚنٛہہ نِوان

ٹھیٖک چھُ اَہَن سا ٹرٛاوِل ویوٕل ما چھُو تُہۍ کَران بائیکہِ وائیکہِ پٮ۪ٹھ کَنٹِنیوٗ یا کیٚنٛہہ بائیکہِ پٮ۪ٹھ ٹھیٖک چھُ تَمہِ پَتہٕ چھا کران شامنَس دَگ وَگ تَمہِ سۭتۍ ہٮ۪کہون کٔرِتھ پَتہٕ کِنہٕ نہَ اَچا اَچانٛک چھُ

اَچھا صبُحن نٮ۪نٛدٕرِ وۄتھنہٕ وِزِ ٹھیٖک ٹھیٖک چھُ اَمجِد صٲب مےٚ تور سَمجھ گوٚو ہُتھٕ پٲٹھۍ چھُنہٕ آسان کیٚنٛہہ مطلب جینرٔلی کُنہِ تہِ ساتہٕ کھڑا پَکنہٕ سۭتۍ وکنہٕ سۭتۍ چھےٚ نہٕ دَگ وَگ کَران کیٚنٛہہ سُہ گوٚو صبُحٲے ییٚلہِ کہِ

ٹھیٖک ٹھیٖک ٹھیٖک گوٚو یہِ چھُ آسان مثلاً یہِ چھُ رِلیکٕس آسان گٲمٕژٕ یہِ پَتہٕ ییٚلہِ تُہۍ صبُحٲے وۄتھان چھِو اَمہِ وِزِ چھُو تۄہہِ باسان یہِ چھُ یہِ چھُ یِہَے تھوٚد وۄتھنہٕ سۭتۍ لَگان ہِیٛوٗ رایِٹ ٹھیٖک کِہیٖنٛۍ پَرواے چھُنہٕ انکل

ٹھیٖک ٹھیٖک اَمہِ خٲطرٕ پٮ۪ن اَسہِ اَمہِ حِسابہٕ کیٚنٛہہ ٹیٚسٹہٕ وغیرہ کَرٕنۍ تُہۍ کٔرِو تیٚلہِ کِلینِک وِزِٹ کٲلۍ کٮ۪تھ بہٕ دِمہو تۄہہِ کیٚنٚہہ ٹیٚسٹ تِم یِنِو تُہۍ کٔرِتھ فِلحال کٔرِو فِلحال چھےٚ نہٕ بامبرٕنٕچ ضروٗرت کیٚنٛہہ تِکیٛازِ یِم تۅہہِ سِمٹمٕز ٲسۍ نا یِم چھِ ماینر سِمٹمٕز یِم ہٮ۪کن گٔژھِتھ میڈِکیشنہٕ سۭتی ٹھیٖک تُہۍ کٔرِو سا دوا وغیرہ یوٗز تہٕ تِم فِلحال کینٛژس ٹایمَس خٲطرٕ اَگر اَسہِ باسٮ۪و فٔردَر أسۍ ہَسا دِمہو کیٚنٛہہ اٮ۪گزرسایِز وغیرہ تھاوَو أسۍ تۄہہِ یِم تۄہہِ پٮ۪نو ریگوٗلرلی پٮ۪نو کَرٕنۍ تہٕ یہِ چھےٚ نہٕ تیٛوٗتاہ مَثلہٕ کیٚنٛہہ اِنشاللہ یہِ گژھِ ٹھیٖک او کے چلو ٹھیٖک